ژور ساس پانٛژھ ہتھ شیٚہِ تٕرٛہ اکہٕ نمتھ ساس دۄیہِ شیٖتھ رۄپیہِ تہٕ ارونٛزاہ ساس پونٛسہٕ شےٚ لچھ ژۄیہِ تٲجی ساس ژور ہتھ تہٕ ژۄیہِ تٲجی نو لچھ نمنمتھ ساس نو شتھ نمنمتھ پانٛژھ لچھ سدا ساس ستھ ہتھ دُستتھ